گامَن مَنٛز چھُس بہٕ زیادٕ پرٛٮ۪فَر کَران روزُن ایز کَمپیٲڈ ٹُہ سِٹی تِکیٛازِ یِم گام ہَسا چھِ اَتہِ ہَسا چھِ آسان یُس اِیَر چھُ آسان گامَن ہُنٛد سُہ ہَسا چھُ آسان واریاہ کلیٖن بیٚیہِ چھُ یہِ پولیوٗشَن فرٛی آسان نایِز پولیوٗشَن اِیَر پولیوشَن اِنڈَسٹرٛییَل پوٚلیوٗشَن کھۄتہٕ فرٛی چھِ آسان گام واریاہ زیادٕ اَصٕل بیٚیہِ چھِنہٕ گامَس مَنٛز اَسہِ تیٖژاہ پرٛابلِمٕز گژھان کہِ یوٗتاہ سریٖنَگرَس منٛز چھِ یِوان فار ایٚکزامپٕل اگر کُنہِ ساتہٕ ہرتال ورتا چھِ آسان گامَن منٛز چھِنہٕ پرٛابلِم گژھان کیٚنہہ سَبزی وَبزی کیٛازِ گَامَس منٛز چھِ ہر کٲنٛسہِ آسان پنٛنہِ پنٛنہِ گَرِ وٲر تَتھ منٛز چھِ تِم سٲری سَبزی اُگاوان ساتہِ یِمہٕ ییٚمۍ گامٕکۍ لُکھ چھِ آسان تِم چھِ آسان واریاہ محبتی تہٕ رَلوٕنۍ جلوٕنۍ ایز کَمپیٲڈ ٹُہ أربَن اٮ۪رِیاز یِم سِٹیَن مَنٛز لُکھ چھِ روزان آسان بیٚیہِ چھِ سِٹیٖزَن منٛز اَکھ بٔڑ بار ڈِس اٮ۪ڈوَنٹیج یہِ کہِ تَتہِ چھِ آسان اوٚپُن ڈرٛنیج سِسٹَم تَتہِ چھُنہٕ وٮ۪ل ڈرٛینیج سِسٹَم آسان تَمہِ کہِ وجہ سۭتۍ چھِ تَتہِ بٮ۪مارِ تہِ واریاہ زیادٕ پھٔہلان بیٚیہِ چھِ آس یِمَن گامَن مَنٛز چھِ آسان ٹمپریچَر کوٗلَر دٮ۪ن ایز کَمپیٲڈ ٹُہ سِٹیٖز کیازِکہِ سِٹیٖزَن منٛز چھِ آسان گلوبَل وارمِنٛگ زیادٕ کیازِکہِ تَتہِ چھنہٕ آسان تیٖتیٛاہ کُلۍ وُلۍ کِہیٖنۍ یِم اٮ۪رَس صاف ہٮ۪کن تھٲیِتھ تَمہِ کِنۍ چھُس بہٕ زیاد پرٛٮ۪فر کَران گامَس مَنٛز روزُن ایز کَمپیٲڈ ٹُہ سِٹی منٛز روزُن بیٚیہِ بیٛاکھ اَکھ کَتھ چھِ یہِ کہِ